اسلام عليكم ورحمة الله وبركاته آزُک دوا چھُنہٕ انسان ایفٲڑ ہٮ۪کان کٔرِتھ کیٛازِ کہِ تِم چھِ واریاہ درٕٛگۍ یِوان اکھ اکھ دوا پھوٚل چھُ یوان دہن دہن رۄپٮ۪ن تہٕ یُس نہٕ پتہٕ انسان چھُ ایفٲڑ ہٮ۪کان کٔرتھ بہٕ چھُس رٮ۪تس منٛز لگ بگ پانٛژھ ساس رۄپیہِ دوہس پٮ۪ٹھ خرٕچ کران کیٛازِ کہِ بٮ۪مار دٲری چھ واریاہ اوا مےٚ روٚٹ اکہِ دۄہ پننس ڈسٹک ہاسپٹلس منٛز فری فری یُک دوا